ڈانٕس چھُ اَکھ سُہ چیٖز ییٚمۍ سۭتۍ اِنسان پَنُن تَفریٖح چھُ حٲصِل کَران دٮ۪ماغُک تہٕ دِلُک بار چھُ لوٚژراوان تہٕ اِنسانَس چھُ سکوٗنہِ قَلَب اطمینان چین میلان تہٕ ہِندوستان یُس زَن چھُ یہِ چھُ اَکھ سُہ دیش یہِ چھُ اَکھ سُہ مُلُک یَتھ منٛز پرٛانہِ وقتہٕ پٮ۪ٹھ آز تامَتھ واریاہ لُکھ چھِ تِم یِم زَن ڈانسَن سۭتۍ چھِ مُنسَلک روزان یعنی ڈانٕس یُس زَن چھُ یہِ چھُ لُکن ہِنٛدِ تفریٖیُک لُکَن ہِنٛدِ اٮ۪نٹَٹینمٮ۪نٛٹُک اَکھ اہم ذریعہ ہِندوستانَس منٛز چھِ کٕلاسِکَل ڈانسِز تہِ اَمہِ علاوٕ چھُے فوک ڈانسِز تہِ یوٚتامَتھ زَن کٕلاسِکَل ڈانسَن ہُنٛد تعلق چھُ یِمَن منٛز چھُ بھارَت نَتیا بھارَت نتیَم کَتھا کٔلی منِپوری

پُچی پُری موہِنا پَڈَم اوٚڈیسی سَدرِیا چھاہو یِم چھِ کٕلاسِکَل ڈانسِز اَمہِ علاوٕ چھِ بیٚیہِ کیٚنٛہہ فوک ڈانسِز تہِ یِمَن منٛز اَکھ کَشمیٖر کٮ۪ن لُکَن سۭتۍ چھُ مُنسَلِک یَتھ زَن وَنان چھِ ہٕکٕٹ یۄس زَن یہِ ہٕکٕٹ چھِ اَتھ منٛز چھِ اَکثَر یِم زَن کَشمیٖرچہِ مَستوٗرات چھِ یِم زَن کَشمیٖرچہِ زَنہِ چھِ یِم چھِ پانہٕ ؤنۍ اَتھٕ رَلاوان تہٕ اَمہِ پَتہٕ چھِ نَژان تہٕ نَژان نَژان چھِ یِم مختلِف بٲتھ گٮ۪وان تہٕ یہِ مَنظر چھِ لُکھ سٮ۪ٹھاہ پَسَنٛد کَران یِتھَے پٲٹھۍ چھُ بیٛاکھ فوک ڈانٕس اَکھ یُس زَن کشمیٖرَس منٛز چھُ اَتھ چھِ وَنان دَمٲلۍ اَتھ دَمالہِ منٛز چھِ اَکثر یِم زَن کٲشِرۍ نَوجوان چھِ یِم چھِ نیران تہٕ یِمَن چھِ سۭتۍ آسان ڈول ڈَمکا یہِ چھُ یِوان بَجاونہٕ مختلِف سازو سنتوٗر چھُ یِوان واینہٕ تہٕ یِم جوان چھِ آسان پَنُن یہِ ہسا یہِ ڈانٕس کَران تہٕ یہِ مَنظر تہِ چھُ سٮ۪ٹھاہ وٕچھُن لایق آسان تہٕ لُکَن چھُ یہِ مَنظر وٕچھِتھ سٮ۪ٹھاہ مَسّرَت خوشی تہٕ شادمٲنی حٲصِل سَپدان یِتھَے پٲٹھۍ چھُ بیٛاکھ فوک ڈانٕس خاص کَشمیٖرَس منٛز یَتھ زَن چھُ ناو روف کٲشُر روٚپ یعنی یہِ چھوٗ موسیٖقی ہُنٛد اَکھ برٛانٛچ اَکھ قٕسٕم اَکھ یَتھ منٛز گٮ۪وُن چھُ یِوان ونٛنہٕ مختلِف بٲتھ چھِ یِوان ونٛنہٕ غزل چھِ یِوان ونٛنہٕ تہٕ یہِ چھِ مَستوٗرات تہِ وَنان یہِ چھِ مَرٕد تہِ وَنان جوان تہِ وَنان بُزرٕگ تہِ وَنان تہٕ تِم چھِ پَنُن یہِ ہسا یہِ تَفریٖح حٲصِل کَران اٮ۪نٹَٹینمٮ۪نٛٹ حٲصِل کَران دٮ۪مٲغی فَراغت حٲصِل کَران یِتھَے پٲٹھۍ چھُ بیٛاکھ یُس زَن یہِ لَداخ خطہٕ چھُ لَداخ خٕطَس منٛز تہِ چھُ اَکھ مشہوٗر تہٕ معروٗف ڈانٕس اَکھ یَتھ زَن وَنان چھِ شَنڈول شَنڈولَس اَتِکۍ لُکھ چھِ یِتھَے پٲتھٮ۪ن ڈانٕس کَران تہٕ لَداخٕکۍ لُکھ چھِ یہِ مَنظر وٕچھِتھ سٮ۪ٹھاہ محزوٗز سَپدان یِتھَے پٲٹھۍ چھُ بیٛاکھ اَکھ فوک ڈانٕس اَکھ یَتھ زَن وَنان چھِ بِہوٗ تہٕ یہِ چھُ ہِندُستانَس منٛز یِوان یَس یہِ واریاہ لُکھ اَمہِ قٕسمُک ڈانٕس کَران تہٕ یِم زَن اَتِکۍ روزَن وٲلۍ چھِ ہِندُستانٕکۍ روزَن وٲلۍ چھِ بھارَت تٕکۍ روزَن وٲلۍ چھِ یِم چھِ ڈانٕس پَسَنٛد کَران تہٕ ڈانٕس یُس زَن چھُ یہِ چھُ یہِ زَن سٲنۍ تاریٖخ چھِ سانہِ تاریٖخُک اَکھ اہم حصہٕ اَکھ تہٕ اَمہِ سۭتۍ چھُ اِنسانَس یُس زَن ٹٮ۪نشَن چھُ آسان اِنسانَس یُس اَگر کٲنٛسہِ پریشٲنی آسہِ بہر حال سۄ چھِ دوٗر سَپدان تہٕ اِنسانَس چھِ خوشی حٲصِل سَپدان اِنسان چھُ فراغَت حٲصِل کَران تہٕ اَمہِ سۭتۍ چھُ اِنسانَس اطمینانہِ قلَب میلان تہٕ لُکھ تہِ چھِ اَتھ بَڑٕ دادٕ تحسیٖن دِوان خوشی ہُنٛد مظاہرٕ کَران تہٕ مُختلِف سازو سامان سنتوٗر ڈول ڈَمکہٕ مُرلی یِم بیٖن یا باقٕے چیٖز یِوان بَجاونہٕ تہٕ تَمیُک سُہ ٹیوٗن تہٕ سُر چھُ سٮ۪ٹھاہ موٚدُر تہٕ میوٗٹھ آسان ییٚمۍ سۭتۍ یہِ لُکَن بَڑٕ لُطُف چھُ یِوان